سۄ فیوٗچَر چھِ فِشِنٛگ ہُن میٛٲنہِ حِساب چھِ مےٚ چھِ پانَس باسان سُہ چھُ واریاہ خطرس منٛز کیٛازکہِ یِم اَسہِ دٔریاو ٲسۍ یا سٮ۪نٛدٕ آسہٕ تِم چھِ واریاہ پٕلوٗٹٕڈ یِوان کرنہٕ آز چھِ کٲنٛسہِ تہِ کیٚنٛہہ ژھۄٹھ نیران گرِ سُہ چھِ تُلان تہٕ لگاوان سُہ تٔتھۍ آبس منٛز ییٚمہِ کِنۍ سُہ واریاہ پٕلوٗٹٕڈ گوٚو یا بیٚیہِ چھِ آز دوا یہِ کیٚمِکل چھِ یِوان چھَکنہٕ باغَن منٛز یا کُنہِ تہِ ایریاہن منٛز چھِ آسان بَدلہٕ کانٛہہ یا انٛڈسٹرٛیٖز چھِ آسان تَمیُک یُس تہِ ویسٹ چھِ نیران سُہ چھُ یِوان ترٛاونہِ یِمنٕے آبَن منٛز دٔریاوَن منٛز یُس أسۍ باغن منٛز چھِ چھَکان یہِ دوا تَتھ سُہ چھِ آسان پٮ۪سٹٕسایڈٕس چھِ آسان تَتھ رَلہٕ کیٚمِکلٕز چھِ آسان تتھ رَلہٕ تِم چھِ رَلاوان سُہ تَمیُک آب تہِ چھُ گژھان تِمنٕے لوکل باڈیٖز یِم چھِ واٹَر باڈیٖز چھِ آسان تِمن منٛز چھِ گژھان تہٕ تَمہِ سۭتۍ ہسا چھِ یہِ واریاہ یہِ متٲثِر ہسا گژھِ سٲنۍ فِشِنٛگ یُس چھِ فِشِنٛگ گژھِ واریاہ متٲثر میٛانہِ حسابہٕ تَمہِ تَمہِ سۭتۍ بیٚیہِ ہسا گٔے بیٛاکھ چینٛج اکھ ییٚتہِ کشمیٖرَس منٛز یُس یہِ اِنوارمٮ۪نٛٹ چینٛج گٔے اَسہِ اَسہِ اوس ییٚتہِ آسان مطلب تۭر سردی ٲس آسان اَسہِ واریاہَس زیادٕ ٹایمَس یُس أکِس ٹرٛاوُٹ فِش خٲطرٕ اَسہِ واریاہ فیوریبٕل اِنوارمٮ۪نٛٹ اوس ییٚتہِ سُہ ہسا چھِنہٕ وَنہِ آسان آز چھِ ییٚتہِ واریاہ ہی ییٚمہِ آیہِ دہلی منٛز آسان چھِ ہنٛدوستان کٮ۪ن واریاہ بدلن ایریاہن منٛز ییٚمہِ آیہِ یہِ چھُ آسان گرمی تَمی حسابہٕ چھِ آسان ییٚتہِ تہِ آز گرمی اَسہِ یَتھ کشمیٖرس منٛز أسۍ ہٮ۪کو ریٖسٮ۪نٛٹلی وٕچھِتھ یُس یُہَس ؤریَس گٔے روٗد پیوٚو نہٕ کِہیٖنۍ تیٖژاہ کٔرٕن گرمی مطلب کانٛہہ فرٛوٹ سٮ۪ٹ تہِ گوٚو نہٕ کِہیٖنۍ تَمہِ سۭتۍ اَصٕل پٲٹھی واریاہ بٮ۪مارِ مَتے تِمن فرٛوٹَن تہِ تَمی سۭتۍ ہسا گٔے وۄنۍ اٮ۪فٮ۪کٹ ہُم فِشریٖز یُس یہِ اوس ٹرٛاوُٹ فِشریٖز فارَم یِم ٲسۍ تِم ہسا گٔے واریاہ متٲثِر تَمہِ سۭتۍ ییٚمہِ سۭتۍ نہٕ پرٛوڈَکٹ اَصٕل درٛاو کِہیٖنۍ بیٚیہِ ہسا چھِ مےٚ باسان تیُتھ کیٛاہ چھِ ونان اَتھ تِژھ مٮ۪نیجمٮ۪نٛٹ پٮ۪ٹھ تہِ پَزِ کرٕنۍ یِمن اَسہِ فِشریٖز ڈپاٹمٮ۪نٛٹَن ییٚمہِ سۭتۍ یِم واٹر باڈیٖز أسۍ بچاوو اَمہِ پٕلوشَن سۭتۍ بیٚیہِ ہسا چھِ اکھ یُس اَسہِ فیوٗچر جنریشَن چھِ أمِس ہسا چھِ واریاہ اکھ رول کرُن پٕلے اَتھ منٛز یِم فِشریٖز بچاونہٕ خٲطرٕ کیٛازکہِ یہِ چھِ اَسہِ فیوٗچر سون چھُ پتہٕ آسان یِمَن پٮ۪ٹھ یِمَن پٮ۪ٹھ تہِ آسان واریاہ دارومدار سون فیوٗچر یُس اَسہِ ینٛگر جنریشن چھِ یا فیوٗچر جنریشن وَنہٕ بہِ تِمَن ہسا پَزِ یِمہٕ دٔریاو سٮ۪نٛدٕ چھِ یِم پَزَن اَسہِ صاف تھاونہِ یِمو منٛز پَزنہِ کیٚنٛہہ ژھۄٹھ وۄٹھ ترٛاوُن کیٚنٛہہ یِمن منٛز پَزنہِ یِم پٮ۪سٹٕسایڈٕس ترٛاوٕنۍ کیٚنٛہہ